کَشمیٖر چھُ سورُے خوٗبصوٗرت اَتھ منٛز چھَ نہٕ اَکھ تہِ یُتھ ٹیٛوٗرِسٹ سُپاٹ یَتھ أسۍ زیادٕ پرٛموٹ کَرو البتہ یُس دٔچھی گام نیشنَل پارک چھِ یِم سٲنۍ مُغل گارڈَن چھِ گُلمرگ چھِ پہلگامٕچ بیتاب ویلی وغیرہ چھِ تِم چھِ سٲنِس کشمیٖرَس زیادٕ چار چانٛد لاگان تہٕ ییٚمہِ کہِ وجہ سۭتۍ واریاہ ٹیٛوٗرِسٹہٕ سون کٔشیٖر وُچھِتھ کشمیٖر وُچھنہٕ یِوان چھِ